ہیٚلو وعلیکُم حظ آہَن حظ آہَن حظ أسۍ حظ چھِ ٹہاب پیٚٹھٕ آہَن حظ اَسہِ حظ اوس یہِ خراب گوٚمُت اَسہِ اوس یہِ اَتہِ ترٛوومُت سنمبالُن اَسہِ کِتھٕ کٔنۍ حظ پیمیٚنٛٹ کَرٕنۍ اَتھ نا حظ اَسہِ حظ چھَنہٕ کِہیٖنٛۍ پیمیٚنٛٹ کٔرمٕژ پیمیٚنٛٹ اگر أسۍ کَرو أسۍ کَرو آن لاینٕے تیٚلہِ ایم پے تھرٛوٗ یا جی پے تھرٛوٗ یہِ تۄہہِ خۄش گَژھوٕ نا حظ فِلحال نہٕ حظ کِہیٖنٛۍ ییٚمہِ دۄہ کیٚنٛہہ خراب گَژھِ تَمہِ دۄہ اَنو یے نا حظ نا حظ وُنہِ نا حظ ترٛوو کِہیٖنٛۍ ٹھیٖک حظ چھُ ٹھیٖک حظ ٹھیٖک حظ أسۍ حظ دِمو کیٚنٛہہ نہٕ حظ چھُنہٕ پرواے ٹھیٖک حظ چھُ اَدٕ حظ بِہو بِہو حظ خۄدایَس حوالہٕ